اَسہِ اوس کوٚرمُت تہنٛدِ کَمپٔنی منٛز یہِ پروڈَکٹ آرڈَر یہِ اوس فرٛیٚجایِل پرٛوڈَکٹ مگر یُس تُہٕنٛز پیکیجِنٛگ چھِ سُہ چھِ پُور پیکیجِنٛگ تۄہہِ اوسو نہٕ سیٚود کٔرمٕژے یہِ اَتھ پیکیجِنٛگ تۄہہِ اوسو نہٕ یہِ اَصٕل پٲٹھۍ بنٛد کوٚرمُتُے تمہِ وجہ سۭتۍ چھِ یہِ پرٛوڈَکٹ پھُٹمُت وۄنۍ چھُسو بہٕ تۄہہِ یہِ رِکویٚسٹ کَران کہِ مےٚ کٔرِو پَنُن یُس مےٚ تۄہہِ فنٛڈ اوسمو دیُتمُت سُہ کوٚرُو مےٚ واپَس رِفَنٛڈ یُس مےٚ امہِ پرٛوڈَکٹ خٲطرٕ اوس کوٚرمُت پونٛسہٕ تۄہہِ دیُتمُت تہٕ تُہۍ دِیِو تُہۍ مےٚ واپَس بیٚیہِ ٲسو مہربٲنی کٔرِتھ اَصٕل پٲٹھۍ پیکیجِنٛگ پنٛنیٚن پرٛوڈَکٹَن کَران